نَہ مےٚ چھُ نہٕ باسان باقین پِلیٚنٹن پٮ۪ٹھ آسہِ زنٛدگی اَگر آسہِ ہا یَتھۍ کٲٹھۍ حظ ییٖتۍ أسۍ چھِ فاروٲڑ مےٚ چھُ باسان تِم تہِ آسَن ییٖتۍ فاروٲڑ تِمو آسَن اورٕ سِگنل دِژمٕژ یِم چھِ وۄنۍ وَنان اَسہِ میلے کیٚنٛہہ سگنلز مےٚ چھُ سُہ سورُے اَپُز باسان اَپُز چھُ مےٚ اَمہِ موٗجوٗب باسان تِکیٚازِ یِم چھِ سورُے ٹر وَنان